میٲنِس گَھرَس منٛز چھِ میوٗن بوے زیادٕ یہِ کَران مطلب یہِ ٲں گاڈنِنٛگ سۭتۍ مِثال وارِ آسہِ چَمُن سُہ آسہِ کھَنُن تِتہِ چھِ کَران مۄنٛجہِ آسَن لاگنہِ تِتہِ چھِ کَران یا بَدَل کُلۍ چھِ باقٕے سُہ تہِ چھِ کَران یہِ سُہ تہِ چھِ تھاوان یہِ کٔرِتھ ٲں مِثال ٲں بیٛاکھ بیٚنہِ چھِ سۄتہِ چھِ تھاوان کٔرِتھ یِم چیٖز مۄنٛجہِ آسَن لاگنہِ تِم تہِ لاگہِ مَرژٕوانٛگَن کُلۍ مَرژٕوانٛگَن کُلۍ آسَن تِم تہِ چھِ لاگان یا باقٕے کیٚنٛہہ آسہِ یا ییٚمہِ ساتہٕ پَپان چھِ ہَرُد یَتھ أسۍ وَنان چھِ ییٚمہِ ساتہٕ تِم پَپان چھِ تِم چھِ تُلان کٲنٛسہِ چھُ آسان زیادٕ شوق اَمیُک باقٕے چیٖز یُس سُہ پَننِس یَتھ منٛز چھِ لاگان سُہ گوٚو ٲں سٹرابٔری یَتھ أسۍ وَنان چھِ اِسٹابَر سُہ کُل چھِ لاگان یِم پَتہٕ پھٲلان چھِ تَتھ سۭتی تہِ چھُ سُہ زیادٕ کَران میٚتھ چھِ لاگان یا دانہِ وَل تَمیُک تہِ چھِ زیادٕ شوقیٖن یِم مطلب میٛانہِ وَرٲے تہِ چھِ میٛٲنِس گَھرَس منٛز تِم زٕ مطلب بٲژ یِم میٛانہِ کھۄتہٕ چھِ اَتھ سۭتۍ کَران